یُس یہِ ایجوٗکیشن سِسٹم چھُ أمۍ چھُ واریاہ ڈیولپمینٹ کٔر أمۍ کٔشیٖر منٛز برونٛہہ اوس اکھ یُنورسٹی ٲس کٔشیٖر منٛز مان ژٕ کانہہ گِنٕے چُنے سکوٗل ٲسۍ کٔشیٖر منٛز وۄنۍ آز چھِ گامہٕ پَتہٕ گامہٕ زٕ زٕ ترے ترے سکوٗل چھِ گامہٕ پَتہٕ گامہٕ أمۍ کٔر واریاہ ترقی کٔر یِمو سکوٗلو یِمو کالجو کٔر ترقی ڈِسٹرک پٮ۪ٹھ ڈِسٹرک چھِ اکھ اکھ زٕ زٕ کالیج چھِ ڈگری کالیج میڈکل کالیج سکاسٹ چھُ ایگرِکَلچر یِم یُنورسٹی چھِ یُنورسٹی چھِ کٔشیٖر منٛز کٔشیٖر منٛز چھُ واریاہ مَشہوٗر یُنورسٹی اکھ کیاہ چھِ کَشمیٖر یُنورسٹی تَتہِ چھِ لیب لیبوٹری چھِ واریاہ مَشہوٗر تَتہِ چھُ واریاہ پرانہِ کِتابہٕ بیٚیہِ واریاہ مُفیٖد کِتابہٕ یِوان یِم اَصلی کِتابہٕ یِم نہٕ آز بَنن چھِ کیٚنٛہہ تِم چھِ تٔتھۍ تَتہِ یُنورسٹی اکہِ لیب منٛز تَتھ چھِ عالاما اِقبال لیب چھِ تَتھ ناو تٔتۍ چھِ تِم موٗجوٗد تِم یِم کِتابہٕ چھِ موٗجوٗد تَتہِ بیٚیہِ کٔشیٖر منٛز چہِ یِم یِم سکوٗل چھِ یِم سکوٗل چھِ یِم سکوٗل چھِ واریاہ ترقی کران دۄہ کھۄتہٕ دۄہ چھِ یِم فٔسٹ پُزشن ہولڈٲرٕس چھِ آسان یِمن کَمپٔٹیٹِو اٮ۪کزامَن منٛز یِم چھِ آسان کٔشیٖر ہِندی بَچہٕ چھِ یِما یِم سکوٗلن منٛز یُنورسٹین منٛز چھُ آسان یِم واریاہ برونہہ ٲسۍ ییٚتہِ ٲس یہِ غُربت غریٖبی ٲس سٮ۪ٹھاہ کانہہ اوس نہٕ پَران خاص آز چھِ گامہٕ پَتہٕ گامہٕ واریاہ سکوٗل سکوٗل چھِ آسان بٔرِتھ سُہ چھُ نہٕ لگ بگ کانہہ شُر یُس نہٕ آز سکوٗل چھُ گژھان کٔشیٖر ہُند سُہ چھُنہٕ کانہہ شُر یُس نہٕ محنت چھُ کران سُہ چھُنہٕ کانہہ شُر یُس نہٕ پَرنَس یُس نہٕ پرنَس پران چھُ اَصٕل پٲٹھۍ بیٚیہِ محنت کران بیٚیہِ چھِ کٔشیٖر چھِ اکھ ترقی بیاکھ کٔرمٕژ زِ کٔشیٖر منٛز چھِ وۄنۍ یِم پروگرام تہِ یِوان کرنہٕ اٮ۪جُکیشن پروگرام یِم موٹویشنل پروگرام چھ یِوان کٔشیٖر منٛز کَرنہٕ تَمہِ سۭتۍ چھُ واریاہ فٲیدٕ یِوان لُکن